السلام علیکم مےٚ اَنیو یہِ پُروڈَکٹ اَتھ حظ چھُ ناو اِندوٗلیکھا ہیر اوٚیِل یہِ گوٚو مےٚ واریاہ زیادٕ رُت ثٲبِت تِکیازِ مےٚ اوس کُف واریاہ زیادٕ سُہ تہِ رُکیٚو بیٚیہِ ووت مےٚ یہٕ ٹایِمَس پٮ۪ٹھ مےٚ اوس مَس ژَلان نیٖرِتھ سُہ تہِ رُکیٚو یہِ چھُ واریاہ زیادٕ اَصٕل